اَسہِ حظ چھُ پٮ۪وان گۄڈٔنٮ۪تھٕے مطلب واریاہَن مُشکِلاتَن ہُنٛد سامانہٕ کَرُن گۄڈٕنٮ۪تھٕے چھِنہٕ مطلب سٲنِس ہَسپَتال چھِ ییٚتہِ ہَر کُنہِ مطلب چاہے مطلب ہٮ۪لٔتھ سینٹر چاہے ہَسپَتال چھُ چاہے مطلب کانٛہہ تہِ لۅکُٹ مطلب ڈِسپٔنسٔری چھِ یا کیٚنٛہہ تہِ چھُ مَگر تیٖژاہ فیسَلٹی چھےٚ نہٕ ییٚتہِ مطلب کیٚنٛہہ ییٖژاہ ہَسپَتالن منٛز آسٕنۍ گٔژھ تَمہِ علاوٕ اَگر مطلب ییٚتہِ مطلب ہَسپَتال آسٮ۪ن اَصٕل ڈاکٹر آسٮ۪ن اَصٕل ہَر کُنہِ مطلب ییٚتہِ گوٚژھ وینٹِلیٹر آسُن یا کووِڈَس منٛز ٲسۍ مطلب واریاہ لُکَن پرٛابلِم گژھان نہَ ییٚتہِ اوس نہٕ کووِڈَس منٛز مطلب آکسیٖجن سِلینٛڈر ٲسۍ نہٕ ییٚتہِ آسان مطلب وقتس پٮ۪ٹھ کیٚنٛہہ تِتھٕ پٲٹھۍ پٮ۪وو واریاہ مطلب کووِڈَس منٛز مطلب مُشکِلاتَن ہُنٛد سامنہٕ پٮ۪وو کَرُن مطلب واریاہ لُکھ ٲسۍ نہٕ ہٮ۪کان مطلب گرِ نٮ۪بر نیٖرِتھ کیٚنٛہہ واریاہَن لُکَن ٲسۍ آسان آکسیٖجَنٕچ ضروٗرت تِمَن اوس نہٕ مطلب ٹایمَس پٮ۪ٹھ مطلب سُہ میلان سُہ چیٖز کیٚنٛہہ یُس تِمَن میلُن گوٚژھ تِم ہسپَتال چھِ ییٚتہِ کیٚنٛہہ اِنسان گژھ ہا مطلب ٹیسٹہٕ کرِ ہا اَتھ چھُ گۄڈٕنٮ۪تھٕے پٮ۪وان ڈاکٹر مطلب ییٚتہِ گژھو أسۍ کٲنٛسہِ ڈاکٹر چاہے کُس ڈاکٹر آسہِ گژھو أسۍ ڈاکٹرَس نِش مگر تَمہِ علاوٕ چھِ أسۍ ییٚلہِ أسۍ ڈاکٹرَس نِش چھِ گژھان اَگر اَسہِ پَتہٕ کانٛہہ ٹٮ۪سٹہٕ لٮ۪کھن مطلب ییٚتہِ چھُنہٕ تِژھ فیسَلٹیا کانٛہہ اَگر أسۍ مطلب ٹٮ۪سٹہٕ کَرہاو سُہ ہٮ۪کہٕ ہاو أسۍ تٔتھۍ ہسَپتالس منٛز کٔرِتھ کانٛہہ چھُ بٔڈٕ آسان کانٛہہ چھُ شُر آسان کانٛہہ چھُ واریاہ مطلب بُزرٕگ آسان یُس نہٕ بیٚیِس گامَس ہٮ۪کہِ گٔژھِتھ کیٚنٛہہ تِم ٹٮ۪سٹہٕ کَرنہٕ خٲطرٕ پَتہٕ چھُ اِنسان پٮ۪وان مطلب مَجبوٗر چھُ گژھان پَتہٕ چھُ پٮ۪وان وقتَس مطلب گٲڑۍ کَرٕنۍ وقتَس چھِنہٕ پۅنٛسہٕ آسان چنٛدَس کیٚنٛہہ پَتہٕ چھُ پٮ۪وان اَسہِ بیٚیِس گامَس چھُ اَسہِ پٮ۪وان مطلب یُس اَسہِ ڈِسٹرکُک مطلب ہاسپِٹل آسہِ چھُ اَسہِ پٮ۪وان پَتہٕ تور ٹٮ۪سٹہٕ کَرنہِ گژھُن تَمہِ علاوٕ گٔژھۍ مطلب یہِ ڈاکٹر آسٕنۍ اَصٕل ییٚتہِ گٔژھ ہَسپَتال آسٕنۍ ییٚتہِ گٔژھ ہَسپَتالَن منٛز سۄ فیسَلٹی آسٕنۍ ییٚتہِ چھِ مطلب یُس گامَن منٛز ہٮ۪کہِ ہا کانٛہہ ڈاکٹر مطلب ڈاکٹرَس نِش گٔژِھتھ کانٛہہ ہٮ۪کہِ ہا ٹٮ۪سٹہٕ کٔرِتھ کانٛہہ ہٮ۪کہِ ہا مطلب ریٖل تہِ ہٮ۪کہِ ہا مطلب اِنسان کٔرِتھ پَنٕنِس مطلب ییٚتہِ ہَسپَتالَس منٛز ییٚتہِ چھےٚ نہٕ سۄ فیسَلٹی ایٚویلیبُل کیٚنٛہہ یۄس ییٚتہِ فیسلٹی ایٚویلیبُل گٔژھ گَژھٕنۍ کووِڈَس منٛز تہِ وۅںۍ بہٕ چھَس مطلب واریاہ مطلب مُشکِلات وُچھ اَسہِ اِنسان اوس نہٕ ہٮ۪کان اور نیٖرِتھ کیٚنٛہہ اِنسان اوس گرِ گرن منٛز بَنٛد آسان ییٚمہِ کِنۍ أسۍ مطلب واریاہ مُشکِلاتَن ہُنٛد سامنہٕ پٮ۪وو کَرُن أسۍ چھِ یہِ مطلب اَز تہِ چھِ أسۍ مطلب یی یژھان اَگر ییٚتہِ ہَسپَتال چھِ ییٚیہِ گٔژھ ہَر کانٛہہ فیسَلٹی آسٕنۍ ییٚتہِ گٔژھ نہٕ کٲنٛسہِ تہِ مطلب کُنہِ مُشکِلاتُک سامنہٕ پٮ۪وان کَرُن کیٚنٛہہ یہِ چھِ أسۍ مطلب یژھان تہِ تہٕ باقٕے ہَسپَتال چھِ یہِ اَلبتہٕ باقٕے فیسَلٹی چھےٚ نہٕ کیٚنٛہہ